وعلیکُم اسلام آ دُعا دۄیہِ خٲرا کُم چھِو آ بِلکُل بانڈی ڈِسٹرک بانڈی پورہ گوٚو بِلکُل بِلکُل کَتھ مُتعلق اوسو پرٛوگرام تۄہہِ کَرُن اَچھا اچھا اچھا ہاں ہاں ہاں آ مےٚ تے بوٗزیٚو اوترٕ میٛٲنۍ پٔرمِشَن چھُ مگر اَمہِ خٲطرٕ گوٚژھ ڈی سی اَمہِ خٲطرٕ گوٚژھ ڈی سی آسُن موقَس پٮ۪ٹھ ڈی ایس پی ایٚس ایٚچ او وغیرہ اَتہِ چھُ آسان تحصیل دار آ تُہۍ یہِ پروگرام بَناونہٕ خٲطرٕ گژھِ چھُ نہٕ آسان اَکُے چیٖز اَتھ چھِ آسان واریاہ واریاہ پروگرام چھُ آسان دُعا نا وُچھیم ہہَ لیٹر وُچھ مےٚ تہٕ مگر تھوڑا بہت لوٚگُس آوُر بیٚیہِ نہٕ کِہیٖنۍ آ بِلکُل اَمہِ خٲطرٕ چھِ پروگرام اَکھ بَناوُن مطلب پٔرفیٚکٹ پروگرام پَتہٕ کَرو تَتیٚتھ نَس کتھ تہٕ کَرو اَتھ مُتعلِق کَرو أسۍ کتھ یہِ کَرو أسۍ أتی أتی کَرو بانٛڈی پورہ أتی کَرو ڈی سی آفسَس کَرو یا بییٚہِ تہِ کُنہِ جایہِ تُہۍ ؤنو تٔتی کَرو ییتہِ تُہۍ ؤنِو تٔتی کَرو تہٕ انشاء اللہ ٹایِم کَڑٕ بہٕ تُہنٛدِ خٲطرٕ اِنشاء اللہ ٹایم کَڑٕ بہٕ ٹایِم کَڑٕ بہٕ آ بہٕ بِلکُل آ بے اِنفارم کَرٕ سارنِیَن تہٕ واتَن مَسلہٕ کِہیٖنۍ تہٕ واتنے یٲتۍ گژھن تہٕ اَتھ متعلِق کَرو أسۍ پروگرام اَکھ صحیح پرٛوگرام کَرو أسۍ کَرو جلدی اِنشاء اللہ ٹایمے یوت گوٚژھ یُن تہٕ کَرو یِمنٕے دۄہَن منٛز مہَ ہیٚیِو تُہۍ ٹٮ۪نشَن آ جلدی یے گژھِ جلدی مہ ہیٚیِو تُہۍ ٹینشَن جلدی کَر بہٕ کوٗشِش نہ جلدی یے گژھِ نہٕ جلدی جلدی بہٕ کَرٕ جلدی کوٗشِشَن کوٗشِش کَر بہٕ جَلدے چلو ٹھیٖک